ہیٚلو اَسلامُ علیکُم وعلیکُم سلام آ کٕم چھِو ییٚتہِ چھِ وا ییٚتہِ چھِ واریاہ جایہِ یتھ تُہۍ ہیٚکِو ٹرٛیکِنٛگ کٔرِتھ اَسہِ چھُ گۄڈِنٮ۪تھ مانَس بَل پہاڑِ تَتھ ہیٚکِو تُہۍ اَصٕل پٲٹھۍ ٹرٛیکِنٛگ کٔرِتھ تہٕ ییٚتہِ بانٛڈی پوراہَس منٛز تہِ چھِ اَسہِ واریاہ زیادٕ یِم آ اگر تۄہہِ وُچھِو حظ اگر تۄہہِ آسٮ۪و کَرٕنۍ ییٚتہِ ٹرٛیکِنٛگ تہٕ أسۍ ہٮ۪کو تۄہہِ دِتھ یِم سیٚفٹی ویٚفٹی سۭتۍ یا بہٕ مےٚ چھُ تۄہہِ بہٕ کَرو تۄہہِ کَنفٲرٕم پَنُن کیٛاہ کیٛاہ چیٖز تُلِو تُہۍ سۭتۍ یُِتھ نہٕ تُہۍ یُتھ نہٕ تۅہہِ تَتہِ تَتہِ گَژھو پرٛابلِم کِہیٖنۍ آ وُچھو حظ گۄڈٕنٮ۪تھ تُلِو تۄہہِ چھِ شوٗز تُلٕنۍ اَصٕل سۭتۍ شوٗز چھُو تۄہہِ تُلٕنۍ سۭتۍ رین کوٹ چھُو تۄہہِ تُلُن سۭتۍ چھاتہٕ اَکھ اکھ چھُو تۄہہِ تُلُن سۭتۍ تۄہہِ چھِو تُلٕنۍ ڈرٛاے فرٛوٗٹہٕ سۭتۍ تۄہہِ چھَو ترٛیش تُلٕنۍ سۭتۍ تۄہہِ یُس بَتہٕ آسو سۭتۍ سُہ گَژھِ نہٕ آسُن سُہ رَسہٕ دار بَتہٕ کِہیٖنۍ تہِ نہٕ سُہ گَژھِ آسُن خۄشک بَتہٕ نہَ اَتھ چھِ گژھان پَتہٕ پرٛابلِم کٲنٛسہِ چھِ ہٮ۪کان اُلٹی تہِ یِتھ یا فٔسٹ ایڈ بوکُس چھُ سُہ گژھِ آسُن میڈِسَن گَژھِ سۭتۍ آسٕنۍ تۄہہِ آ بینٛڈِڈ یا بٮنٛڈِڈ پچہِ چھِ آسان تِم تہِ گَژھن سۭتۍ آسٕنۍ

آ تۄہہِ کٲتیٛاہ تۅہہِ کٲتیٛاہ سِٹوٗڈنٛٹہٕ چھِو یِم اَچھا اَچھا ٹھیٖک سُے حظ تۄہہِ میٚے ووٚنمو یِم چیٖز گژھن گۄڈٕنٮ۪تھ سۭتۍ آسٕنۍ پَتہٕ چھِ یِم مطلب پُلیٖس دِمو أسۍ تۄہہِ سۭتۍ فارٮسٹہٕ گایِڈ تِم آسنو تۄہہِ الگ سۭتۍ سانہِ طرفہٕ کیٛازِکہِ کُنہِ جایہِ چھِ ہٮ۪کان جانوَر کیٚنٛہہ ٲسِتھ تِم ما چھِ اَٹیک وَٹیک کَران تَوَے آ بیٚیہِ چھُ تۄہہِ کیٚنٛہہ سیٚفٹی ضروٗرت بیٚیہِ چھُوا تۄہہِ کیٚنٛہہ ضروٗرت آ آ بے شَک تۄہہِ کوٚروٕ بیسٹ تۅہہِ کوٚروٕ بیسٹ یہِ گوٚو واریاہ اَصٕل تُہۍ کوٚروٕ گۅڈٕ کَنٔفٲرٕم یہِ اَہَن وۅنۍ وۅنۍ کَر چھُو تۄہہِ گژھُن چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے تُہۍ کٔرۍزیٚو مےٚ تَمہِ اَکھ دۄہ بٛرونٹھٕے فون چلو ٹھیٖک چھُ چلو چلو ٹھیٖک چھُ